آ سلام علیکُم جناب آ یہِ چھِ حظ اَسہِ حظ کَریاو ہوٹلَس پٮ۪ٹھ فون تُہۍ چھِوا اَسہِ کیٛاہ سا حظ اوس دۄن رٲژَن اَتہِ بِہُن نا اَسہِ ؤنۍتَو اَتہِ کیٛاہ فیسَلٹیا چھِ تہٕ اَسہِ چھُ یہِ حظ فیملی ہٮ۪تھ کھَسُن اور اَہَن حظ آ صحیح صحیح

اَچھا

تہٕ یہِ پارکِنٛگ ہُنٛد انتظام چھا اَتھ گاڑِ ہُنٛد اَتٮ۪ن یہِ چھا یہِ پنٛداہ شَتھ چھُ یہِ چھا سِنٛگٕل بیٚڈ وول کِنہٕ ڈَبُل بیٚڈ وول مےٚ چھِ زنان بیٚیہِ چھِ بَچہ اَکھ اَچھا اَتھ پیٚیَن اَسہِ پنٛداہ شیٚتھ

وۅنۍ یُس یہِ پنٛداہ شَتھ وول تۄہہِ ووٚنوٕ یہِ چھا یتھ فٔسٹہٕ سٹوریج سیکَنٛڈ کِنہٕ یہِ چھُ گرٛاوُنٛڈ اَچھا سیکنٛڈ اہن حظ بوٗزمُت اوس اَمیُک صحیح واریاہ تَمہِ موٗجوٗب کَرِ کال اَسہِ دوٚپ گۄڈٕ وَنہو تۄہہِ أسۍ تہٕ یہِ ہسا یہِ یلہِ تہِ چھا بُکِنٛگ ما چھِ اَسہِ کَرٕنۍ کیٛاہ چھِ فیسَلٹیاہ چھِ ہَے اَسہِ چھِ پَتہٕ گژھان پرٛابلِم اَسہِ ٲسۍ گٲڑۍ أکِس جایہِ چھِ پانہٕ آسان بیٚیِس جایہِ بِہِتھ آن لاین بُکِنٛگ فیسَلٹی چھِ وۄنۍ فِلحال چھُنہٕ أسۍ یِمو گۅڈٕ کَرو أسۍ بُکِنٛگ کمہِ ساتہٕ آسہِ اَسہِ مے بی سیٹَرڈَے سَنٛڈے ما آسہِ اَسہِ اور کھَسُن ٹھیٖک چھُ ٹھیٖک اَچھا فیس چھُنہٕ اَتھ سۭتۍ اِنکلیوٗڈ کِہیٖنٛۍ فیٖس چھا الگ دِیُن اَسہِ پارکِنٛگ فیٖس چھا الگ ہَے یہِ ما گوٚو زِیادٕ پَتہٕ تِیَلہِ تہٕ یہِ ریسٹوُرنٛٹ اِنتِظام چھا کِنہٕ سیپاریٖٹ اَسہِ کَرُن کُنہِ جایہِ

سُہ چھُ دۄشوے بوتھ وٮ۪ج یا نان ویٚج دوا کَترٕ بنیٛا نہَ حظ اِنشاء اللہ چھُ اَسہِ فِلحال یہِ بُلاوٕنۍ یہِ سیٹرڈے سَنڈے کَرو أسۍ اِنشاء اللہ وِزِٹ اور تہٕ یہِ پاورُک چھُنہٕ مَسلہٕ کیٚنٛہہ پاور ییٚتہِ گَژھِ نہٕ کیٚنٛہہ چلو تُہۍ ترٛٲوزیٚو یہِ پَنُن یا سا یہِ اَسہِ یہِ ای میل وی میل کیٛاہ چھِ اَسہِ آن لاین بُکِنٛگ خٲطرٕ ویٚب سایٹ کیٛاہ تہٕ مےٚ بی أسۍ کَرو چلو شُکریہ وعلیکُم